آ مےٚ چھِ واریَہَن جایَن وٕچھمُت یہِ بیدباو چھِ واریَہَن جایَن گژھان یہِ فرق چھےٚ اوان وایَہَن جایَن کَرنہٕ یہِ کُنہِ جایہِ اِنسان پَکان آسہِ ٹرٛاولِنٛگ آسو کَران بہٕ گٔیَس اَکہِ دۄہ اَسہِ اوس جیٚمہِ اَٮ۪کزام اوس مےٚ جیٚمہِ وۄنۍ گٔے بہٕ تہ پاپہٕ أسۍ ٲسۍ بِہِتھ بَسہِ منٛز پٔتھۍ کِنی سرینگر تانۍ چھِ گۄڈٕ بَسہِ منٛزٕے کھَسان پَتہٕ ٹرٛینہِ منٛز أسۍ ٲسۍ گۄڈٕ بَسہِ منٛز بِہِتہ بَسہِ منٛز وۄنۍ ییٚلہِ أسۍ درٛاے نہ سرینگر وٲتۍ أسۍ یور بانِہال کورتانٮ۪تھ وٲتۍ أسۍ تَتہِ کھٔتۍ أسۍ بیٚکِس گاڑِ برابر جموں تانٮ۪تھ جموں تَتٮ۪س اوس أسۍ ییٚلہِ پٔتھۍ کِنۍ بیٖٹھۍ بہٕ تہٕ میون پاپہٕ بروںٛہہ کَنہِ ٲس بِہِتھ اَکھ کوٗر تہٕ اَکھ لٔڑکہٕ مگر یُس یہِ چھِنا کوٗر سُہ لٔڑکہٕ اوس تھوڑا بدل ٹایپُک مطلب سُہ اوس لَوَر باسان تھوڑا بسان چھِ پنٛنہِ آیہِ مگر سُہ کوٗر تٔمۍ کورِ کوٚر واریاہ تٔمِس سۭتۍ مطلب نااِنصٲفی سُہ ٲس تٔمِس یہِ ٲسٕس یِکُن یِکُن ژَلان تٔمِس ٲس وَنان ژٕ مہٕ بیٚہہ مےٚ نِش کِہیٖنۍ ژٕ وَتھ ژٕ ژَل ہُکُن نہ اوس سُہ لٔڑکہٕ کینٛہہ کَران تٔمِس چھیڑ چھاڑی نہ کینٛہہ سُہ اوس واریاہ اَصٕل لٔڑکہٕ بٕتھِ پٮ۪ٹھَے باسے یہِ پَتہٕ کیٛاہ گوٚو مطلب یہِ چھِ آسان یہِ چھِ آسان سارنٕے پَنُن پَنُن کَلچَر کینٛہہ نَتہٕ کینٛہہ سُہ تٔمۍ کوٚر واریاہ زیادٕ تٔمِس سۭتۍ مطلب غلط پٲٹھۍ کَتھ تہٕ واریاہ ریوٗڈلی کَتھ ژٕ بیٚہہ اُکُن مےٚ نِش مہٕ بیٚہہ کِہیٖنۍ تہِ نہٕ بہٕ چھَس ہاے فاے بہٕ چھَس کیٛاہ تھانٮ۪تھ ہُہ یہِ مطلب ییٚمہِ کِنۍ تَتٮ۪تھ سارنٕے گوٚو مُشکلات سارویو ووٚنہوکھ دوٚپہوکھ أمِس لٔڑکَس سۭتۍ کوٚروُ غلط پَتہٕ ووٚن تٔمِس پاپَن تٔمِس لٔڑکَس دوٚپنَس وَلہٕ ژٕ اِ مےٚ نِش ژٕ بیٚہہ مےٚ نِش تہٕ مےٚ بہٕ ترٛٲونَس تَتَتھ پَتہٕ بیٖٹھٕس بہٕ تٔمِس کورِ نِش تہٕ سُہ لٔڑکہٕ بیوٗٹھ میٛٲنِس پاپَس نِش مگر مطلب وَننُک غرٕض چھِ یِہٕے کہِ واریَہَن جایَن چھِ وٕنہِ تہِ گژھان یِم نااِنصٲفی ڈِرٛسکرٛمنیشَن حسٕد آسان لُکَن ہُنٛد یِم کیٛازِ چھِ وٕنہِ تہِ اِتھی یہِ چھِ آسان پَنُن پَنُن کَلچَر یہِ ما پَزِ اَسہِ مُشراوُن یہِ گوٚو سارنٕے چھِ آسان سٲری ما چھِ آسان أڑۍ چھِ تھٔدۍ آسان باقٕے سٲری ما چھِ ہِہی آسان سارنٕے چھِ آسان پَنُن پَنُن عزت چھِ سارنٕے آسان پنٕنۍ پنٕنۍ جایہِ مگر تٔمۍ کورِ کٔر واریاہ زلالت تٔمِس تِژھ پھِر تٔمِس لٔڑکَس مطلب سارنٕے پھیوٗر پَتہٕ بیٖٹھٕس بہٕ تٔمِس نِش مگر سُہ ٲس بہٕ تہِ ٲسٕس تٔمِس نِش بِہِتھ سُہ ٲس مےٚ کُن تہِ ژَلان تھوڑا ٲس اُکںُے اُکنُے بیٚہوان زَنہٕ کھٮ۪مہان بہٕ تہِ سُہ مطلب تمہِ آے چھِ باسان پَتہٕ کہِ یِمَن چھِ یِم چھِ زیادٕ تر ڈِسکرٛمنیشَن کَران یوٗتاہ گژھِ نہٕ آسُن کِہیٖنۍ تہِ نہٕ أکِس کٔمنِٹی منٛز